وعلیکُم سلام اہن حظ آ کٔرِو حُکُم

اہن حظ آ مےٚ چھ آز أتی ڈیوٹی کَلمُنا نہ نہ أسۍ چھِ آب تراوان ٹایمَس پیٚٹھ أسۍ چھِ صُبحٲے نَیہِ بَجہِ تراوان حظ آب تمہِ پَتہٕ چھِ أسۍ ژورِ بَجہِ کران بند تہٕ کُنہِ دۄہ چھِ گَژھان پرابلم کُنہِ دۄہ چھ روزان راتَس تہِ ییٚمہِ دۄہ اَسہِ تھوڑا کینٛہہ یورٕ پیٚیہِ کینٛہہ مجبوٗری نَتہٕ چھ اَسہِ نو ٹُو دہ یہِ ژور چھ اَسہِ شُڈوٗل حظ فی ڈے چھِ أسۍ تراوان نَیہِ بَجہِ اَتہ مہ چھُ ییٚتہ بیٚیَن جایَن ہٕنٛدۍ پٲٹھۍ آبٕچ قلت ولت اتہِ چھِ آبٕچ فیسلٹی اصل اسلیے چھُ اسہِ پیٚوان صُبحٲے نَیہِ بجہِ تراوُن پَتہ چھ ژورِ بَجہِ بند کَران ژورِ بجہ چھِ أسۍ پَتہ أسۍ چھُٹی کران اسہِ تہِ چھ پَتہٕ آسان دوٗر گَژھُن بیٚیہِ تہِ کُنہِ جایہِ تہٕ مےٚ چھِ پھلحال اتے ڈیوٗٹی بیٚیہ چھنہٕ مےٚ کُنہِ جایہِ البتہ پیٚوان چھ کُنہ جایہ نَظَر وَظَر دِنۍ کانٛہہ ایٚبسنٹ طابسعنتظ ویٚبسنٹ آسہِ تمہِ پَتہٕ چھِ أسۍ پَتہٕ ژورِ بَجہِ کران بند نہ نہ نہ برونٛہہ اوس تھوڑا بہت اوس کُنہ ساتہٕ گَژھان کُنہ اوس دَہہِ کَہہِ یِوان ییٚکیاہ وۄنۍ گَژھِ نہ ییٚمی موسمہٕ حِساب گَژھِ وۄنۍ تھورا بہت گَژھیٚس وۄنۍ شُڈوٗل چینٛج کیازِ وۄنۍ چھُ سردی ہُنٛد کیاز وۄنۍ مہ ہیٚکہِ اِنسان نَیہ بَجہ وٲتِتھ وۄنۍ ہیٚکہِ کاہ بجےتانۍ وٲتِھ اَسہِ تہِ چھ دوٗرِ پیٚٹھ یُن اور پَتہٕ چھِ أسۍ کرو أسۍ ترےٚ بجے ساڑٕ ترےٚ بند کیازِ اَسہِ تہِ چھ آسان پَتہٕ گَرٕ واتُن نمبر زٕ چھ باقٕے چھ آب چھ یوان ٹایمَس پیٚٹھ اَتہِ مہ چھ اَسہِ تیوٗت گَژھان مُشکِلات اَتہ چھِ أسۍ تراوان بیٚیہِ مہ چھِ پے کُنہِ ساتہٕ چھِ پیٚوان نَلقَن وَلقَن کُنہِ جایہِ نَظَر وَظَر دِنۍ آسان کُنہِ جایہِ کُنہِ جایہِ آسان کٲنٛسہِ خَرٲبی گٔمٕژ کٲنٛسہِ چھُ نہٕ آب آسان کینٛہہ کٲنٛسہِ چھِ آسان نَلقہٕ کَٹِنٛگ گٔمٕژ کُنہ چھُ دۄن تریٚن گَرَن آسان اِکوٹہٕ آب یِمَن چھُ آسان تھوٚپ ووٚپ آمُت اسہِ چھُ لَگان یمن کامنۍ سۭتۍ تہٕ باقٕے چھ آبُک شُڈوٗل روزِ یہے تہٕ بیٚیہِ چھ اورٕ چھِ فیسلٹیٖز اصل آب چھُ روزان اِشاء اللہ یِتھ کنۍ ٹھیٖکے پَہمَتھ وۄنۍ کیاہ گَژھِ اِنسان فِٹ آسُن تہٕ آبچ گَژھیٚو نہٕ تۄہہِ کانٛہہ مُشکِلات کینٛہہ آ آب یی اِنشاء اللہ ٹایمہ ٹایمہٕ تُہۍ مہٕ گابرٲیِو کینٛہہ أسۍ چھِ تُہٕنٛدٕ خٲطرٕ اَسہِ تہِ چھُ یورٕ آسان پَتچار آز مہ چھُ آز چھِ نوکری پیٚوان رٲچھ کَرٕنۍ اَسہ تہِ چھُ پَننِس ٹایمَس پیٚٹھ واتُن اَسہِ ٹایم نوکری وعلیکُم سَلام